ہِندوستانَس منٛز چھِ واریاہ جایہِ یوٚت سیاح گژھان چھِ گژھان ہِندوستان چھِ سیٲحتی مقاماتو سۭتۍ بٔرِتھ سٲنِس ہِندوستانَس منٛز چھِنہٕ کَم کینٛہہ جایہِ یوٚت زَن اَکھ اِنسان گژھٮ۪و ہِندوستانَس منٛز چاہے تِم باقٕے مٕلکٕکۍ نٮ۪برِمیو مٕلکٕکۍ سیاح آسہِ نہ یا لوکَل پنٛنہِ ییٚمی مٕلکٕکۍ اَکہِ سٹیٹٕکۍ بیٚیہِ سٹیٹٕکۍ سیاح گژھن ییٚتہِ چھِ واریاہ جایہِ اگر وٕچھو دِلہِ دِلہِ چھِ یِمو سیٲحتی جایو سۭتۍ بٔرِتھ تِکیٛازِ اکثر چھِ ییٚتہِ دِلہِ منٛز یُس مۄغلَن ہُنٛد دور روٗد تمہِ موٗجوٗب آز حظ چھِ تَتھ منٛز واریاہ زیادٕ سیٲحتی جایہِ یوٚتنَس اَکھ اِنسان گٔژھِتھ ہیٚکہِ مِثال کے طور پر جامع مسجِد چھِ یُس زَن واریاہ اَصٕل جاے چھِ یَتھ ہُنٛد واریاہ دوٗرِ پٮ۪ٹھ خلق چھِ یِوان وٕچھنہِ بڑٕ پَسنٛد چھِ یِوان خلقَن اِتھے پٲٹھۍ ہَسا چھِ بیٛاکھ اَکھ جاے دِلہِ منٛز یَتھ زَن وَنان چھِ ہُمایوٗز ٹامب یہِ تہِ چھِ واریاہ اَکھ پرٛٲنۍ جاے یۄس زَن کُنوُہ شیٚتھ تُرٛنَمتھَس منٛز بَنٲومٕژ چھِ یہِ ہَسا یہِ یۄس زَن واریاہ برونٛٹھ چھِ بَنیمٕژ اور یہِ چھِ وٕنکٮ۪ن اَکھ ؤرٕلڈٕ ہٮ۪رِٹیج سایٹ یِوان ماننہٕ یۄس زَن کُنوُہ شیٚتھ تُرٛنَمتھَس منٛز آیہِ دِنہٕ ؤرٕلڈٕ ہٮ۪رِٹیج سایٹ یۄس زَن ہُمایوٗن تٔمۍ سٕنٛزِ وِڈو یۄس ٲس تٔمۍ سٕنٛز حاجی بیگَم تَمہِ خٲطرٕ بَنٲو یِتھَے کٔٹھۍ چھِ یُس زَن بیٛاکھ چھِ یِوان وَننہٕ یۄس زَن نارٕتھ یِتھٕ نارٕتھ ایٖسٹَس منٛز چھِ یِوان ماوٹین ریلویز اِنڈہِچ سۄ چھےٚ بَڑٕ زَبَردَس جاے

یا اگر أسۍ پنٛنہِ کٔشیٖرِ ہِنٛز کَتھ کَرو یہِ تہِ چھِ ہِندوستانُک اَکھ حِصہٕ یہِ تہِ چھِ اَکھ زَبَردَس جاے یِتھَے پٲٹھۍ چھِ ہِندوستانَس منٛز باقٕے باقٕے جایہِ تہِ یور زَن اکثر بیشتَر سیاح یِوان گژھان چھِ پَسنٛد چھِ کَران یُن گژھُن واریاہ جایہِ چھِ یِتھ پٲٹھۍ فتح پوٗر سِکری یۄس چھِ یُس زَن اکبرنہِ وقتٕس چھےٚ یا کیٛاہ چھِ اَتھ وَنان بُلنٛد دروازہ چھِ بَڑٕ زَبَردَس جاے چھےٚ یِم اور تہِ چھِ بَڑٕ سیاح گژھان لطف اندوز گژھان اَتہِ بَڑٕ مَزٕ یِوان واریاہ اَصٕل جاے چھِ یہِ تہِ یِتھَے پٲٹھۍ چھُ یا بیٛاکھ اگرَے زَن یُس زَن زَبَردَس چھِ سۄ چھِ تاج محل تاج محلَس کیٛاہ پَرٕ چھُ تاج محل بَنایے شاہِ جہانَن پنٛنہِ زنانہِ ہِنٛدۍ خٲطرٕ یُس زَن اَکھ یادگار نموٗنہٕ روٗد دُنیاہَس منٛز تہٕ یہِ ہَسا چھِ اَکھ زَبَردَس جاے اورٕ تہِ چھِ سیاح واریاہ زیادٕ یِوان گژھان یِتھَے پٲٹھۍ چھِ بیٛاکھ اَکھ اوٚڈیٖساہَس منٛز سَن ٹٮ۪مپٕل چھُ واریاہ زَبَردَس جاے اور تہِ چھِ سیاح یِوان گژھان چھِ واریاہ پَسنٛد یِمَن سیاحَن یِوان یِتھَے پٲٹھۍ چھِ کٔشیٖر پانہٕ اَکھ زَبَردَس جاے اور تہِ چھِ سیاح کَران پَسنٛد یُن یور یِتھ چھِ گژھان یِم زَن ییٚتہِ سیاح چھِ تِم چھِ مَزٕ تُلان ییٚتکِس موسمَس ییٚتہِ کہِ یِم زَن لُکھ چھِ یِم چھِ بَڑٕ مہمان نواز ییٚتِکۍ پہاڑ چھِ ییٚتیُک آب ہوا چھُ یُس زَن بَڑٕ پَسنٛد چھِ یِوان نٮ۪بِرمٮ۪ن سیاحَن یا ہِندوستانکٮ۪ن سیاحَن یِتھَے پٲٹھۍ چھِ ییٚتہِ کینٛہہ خاص جایہِ یِمَن منٛز چھِ یِوان گُلمرگ چھِ یِوان سۄنہٕ مرٕگ چھِ یِوان پہلگام چھِ یِوان پہلگام بیٚیہِ چھِ ییٚتہِ درگاہ حضرت بَل چھِ یا مۄغلَن ہِنٛدۍ یِم باغات چھِ یا چھِ ییٚتہِ بٔڑ اَکھ جاے یِوان اَمرناتھ یوٚت زَن گژھان چھِ خلق ہِندوستانٕکۍ واریاہو سٹیٹو پٮ۪ٹھ چھِ خلق یِوان یا دُنہیٖکیو الگ الگ مُلکو پٮ۪ٹھ چھِ خلق یِوان اور چھِ لطف تُلَن یِمَن جایَن ہُنٛد بیٚیہِ تہِ چھِ واریاہ جایہِ کٔشیٖرِ منٛز یا ہِندوستانَس منٛز یوٚت زَن پَسنٛد چھِ کَران یُن غرض چھُ یہِ زِ ہِندوستان چھُ اَکھ خوٗبصوٗرت ملک یَتھ منٛز چھِ الگ الگ قٕسٕم الگ الگ طریٖقٕکۍ لُکھ الگ الگ قٕسٕم یہِ چھِ پہاڑو سۭتۍ تہِ مالا مال یہِ ملک ریگِستان تہِ چھِ ییٚتہِ بٔڑۍ بٔڑۍ جھیٖل سمنٛدَر چھِ ییٚتہِ یا گوا چھِ ییٚکیٛاہ تور تہِ چھِ واریاہ زیادٕ خلق ٮ۪ژھان گژھُن پَسنٛد کَران گژھُن یِتھَے پٲٹھۍ چھِ بے شمار جایہِ ییٚتہِ کوٗتاہ گِنو